بہٕ گٔیَس مارکیٹ تَتہِ ٲسۍ وُہَن رۄپیَن ہِنٛدۍ چیٖز مِلان تَتہِ اوس سَستا بازار لوٚگمُت بہٕ گٔیَس تور تَتہِ ٲسۍ پنٛژاہَن رۄپیَن ہِنٛز اَکھ پرٛوڈَکٹ پَپایا سَنسکریٖن مےٚ تہِ آیہِ لالچ مےٚ دوٚپ بہٕ کَرٕ اَکھ اِستعمال بہٕ وٕچھ کیُتھ چھُ ییٚمہِ سۭتۍ مےٚ اِستعمال کٔر دٔیمہِ دۄہ اوس مےٚ تیوٗتاہ بُتھ خراب گوٚمُت کہِ میون اٮ۪کٕسپیٖریَنٕس گوٚو واریاہ خراب روٗد تَتھ مُتعلِق تَتہِ اوس تَتھ لیٚکھِتھ ایس پی ایف فِفٹی پی اے پٕلَس پٕلَس پٕلَس مگر تِژھ درٛاے نہٕ سۄ کِہیٖنۍ